وعلیکُم السلام اَہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک

آ کُس ڈِزایِن چھُو بناوُن ٹھیٖک حظ چھُ اگر وَٹسَپَس پٮ۪ٹھ تہٕ ہٮ۪کِو سٮ۪نٛڈ کٔرِتھ تہٕ وَٹسَپ کٔرۍزیو ییٚمہِ حِساب تُہۍ ڈِزایِن سوٗزِو ساس تہِ گژھِ تہِ پنٛداہ شَتھ تہِ گژھِ اَدٕ حظ اَدٕ ٹھیٖک چھُ